ہیٚلو اَ اَسَلامُ علیکُم سَر سَر اَسہِ حظ اوس اوترٕ حظ سُہ اِنٹریو مِس گوٚمُت حظ یُس تۄہہِ کوٚرمُت اوسوٕ تہٕ اَسہِ حظ اوس اَمہِ خٲطرٕ ایٚپلے کوٚرمُت تہٕ البتہ مےٚ نہَ حظ لٔج نہٕ پےَ کیٚنٛہہ تۄہہِ اوسوٕ کوٚرمُت اَتھ فیس بُکَس پٮ۪ٹھ اَپ لوڈ یَوٕ میسیج ترٛٲومٕژ مگر مےٚ حظ اوس سُچ آف تِمَن دۄہَن سِم نہَ حظ تُہٕنٛز نہَ حظ چھِنہٕ بہٕ چھُس دَپان وۅنۍ اَگر تُہۍ اِنڈوٗجؤلی کٔرِو کیٚنٛہہ نوٚو اِنٹریوِ اگر اَسہِ تۄہہِ یِمَن مِس چھُ گوٚمُت اَچھا اَچھا یہِ حظ کَمِنٛگ سیٹرڈے حظ پنٕنے جایہِ راج باغ حظ چلو ٹھیٖک حظ چھُ سَر شُکریہ اَدٕ حظ اسلام علیکُم